السلامُ علیکُم تُہۍ چھِو حظ امی گوز ریسٹورنٛٹ کے پی روڈ اننت ناگ پٮ۪ٹھ میٲنۍ بٲے چھُ دہ مِنٹ بروٚنٛہہ بٹر چِکن ملایی کوفتہ افغانی چکن آڈر کوٚرمُت دانش نبی سٕنٛدۍ ناوٕ ناو پٮ۪ٹھ کٮ۪لَم ایٚڈرَسس پٮ۪ٹھ تُہۍ ؤنتو مےٚ مٔدریو ڈِشو منٛز کُس کُس چھ اویٚلیبَل تیٚلہِ تھٲوِو گازرِ حٔلوٕ گُلاب جامُن ونیلا آیس کریمس سۭتۍ تہٕ بیٚیہِ رس ملایی اکھ اکھ پَلیٹ کٔرۍتو ایٚڈ اَتھ سۭتۍ سۭتۍ سوٗزۍتو بیٚیہِ رُمالی روٹی پانٛژ تہٕ بیٚیہِ سلاد پَلیٹ ژور یہِ ؤنۍتو بیٚیہِ آڈر یِنس کوٗتاہ ٹایم لَگہِ تُہنٛدِ ذریعہِ ہٮ۪کیاہ کَم سے کَم ٹایم لٔگِتھ سۄ گژھِ تُہند بٔڑ مہربٲنی